تہٕ اَکہِ لَٹہِ ٲس آ بِلکُل مےٚ چھےٚ اَکہِ لَٹہِ گاڈ کھٲجمٕژ اَکھ بٔڈ بارٕ گاڈ بہٕ ٲسٕس بانٛڈٕ پورِِ بانٛڈٕپورِ ٲسٕس بہٕ تہٕ اَسہِ ووٚن گرٕ وال۪و دوٚپُکھ أسۍ گژھو آز پِکنِک تہٕ أسۍ گژھو ایکسکرٛشَن یَتھ وَنان چھِ کٲشِرۍ پٲٹھۍ مےٚ دوٚپ یِمن چلو ٹھیٖک چھُ بہٕ تہِ چھَس تیار مگر مےٚ چھُو شوق بہٕ کھالہٕ وَلرَس منٛز گاڈ یِمو ووٚن دوٚپُکھ ژےٚ کتہِ چھےٚ پےَ ژےٚ نے چھےٚ نہٕ پَیی یہِ کِتھٕ کٔنۍ چھےٚ کھالٕنۍ ژےٚ کِتھٕ کٔنۍ کھالکھ یہِ تہٕ مےٚ دوٚپ یِمَن دوٚپمَس نہَ مےٚ چھُ واریاہ زیادٕ شوق تہٕ وَلہٕ أسۍ نِمو تَتھ چھِ سُہ گاڈٕ مطلب یُس گاڈٕ کھالنہٕ خٲطرٕ چھُ آسان سُہ ضروٗرت سُہ نٔلچہِ نِمو أسۍ سۭتۍ یِمو ووٚن دوٚپُکھ اَسا وَلہٕ کیٚنٛہہ چھُنہٕ وۅنۍ چھُے ژےٚ یوٗتاہ شوق وَلہٕ وُچھو تہٕ کیٚنٛہہ چھُنہٕ پَرواے تہٕ تیٚلہِ نِمو سۭتۍ وۅنۍ گٔے أتھۍ منٛز کٲم تہٕ یُتھُے مےٚ یہِ نٔلچہِ سۭتۍ تُل تہٕ بہٕ چھَس وۅنۍ یہِ ہٮ۪وان گاڈ ہٮ۪وان کھالٕنۍ مطلب وۅنۍ گٔے أسۍ تور گۄڈٕ وٲتۍ أسۍ وَلُر اَتہِ اوس اَسہِ نِمُت اَسہِ اوس بَتہٕ نِمُت سۭتۍ سیُن نِمُت سۭتٮ۪ن تہٕ اَسہِ کھیوٚو گۄڈٕ بَتہٕ سیُن اَتٮ۪ن بیٚیہِ گیُنٛد کوٚر ہورٕ یورٕ کوٚر نَظر وُچھ پہاڑ وُچھ پوش وُچھ آب وُچھ تہٕ وۅنۍ اوس یہِ وَلُر وَلُر چھُ اَتٮ۪ن یہِ مےٚ دوٚپ یِمَن دوٚپمَس بہٕ کھالہٕ گاڈ دوٚپُکھ کیٛاہ چھِ اَتھ وَنان ژےٚ نے چھےٚ نہٕ اَز تانۍ زانٛہہ گاڈٕے کھٲجمٕژ ژےٚ کَتہِ تَگی دوٚپمَس نہ بہٕ کَرٕ کوٗشِش اَتھ وَلرَس منٛز وُچھ مےٚ بَجہِ بَجہِ گاڈٕ بَجہِ بَجہِ گاڈٕ یِمَن یِم چھےٚ واریاہ بَجہِ گاڈٕ تہٕ مےٚ بہٕ گٔیَس خۄش مےٚ دوٚپ نہ وۅنۍ ہٮ۪کہٕ بہٕ کیٚنٛہہ کھٲلِتھ تہٕ بہٕ گٔیَس نا وۅنۍ خۄش تہٕ وۅنۍ گٔے کٲم اَسہِ اوس یہِ نٔلچہِ تُلمُت سۭتۍ ییٚمہِ سۭتۍ یہِ گاڈٕ چھِ اَتھ چھِ شاید بٲنٛس وَنان ییٚمہِ سۭتۍ یہِ گاڈٕ کھالان چھِ تہٕ مےٚ ووٚن مےٚ ٲس مےٚ ٲس بیٛاکھ بیٚنہِ سۭتۍ مےٚ ووٚن تٔمِس وَلہٕ ژٕ أسۍ بیٚہمو یتھ دَمَس پٮ۪ٹھ تہٕ أسۍ کھالو گاڈ تہٕ وۅنۍ گٔے کٲم تہٕ وۅنۍ یُتھُے مےٚ یہِ گاڈٕ مےٚ یُتھُے مطلب زَن أتی کوٚر نا مطلب مےٚ یہِ بٲنٛس ترٛٲو اَتھ منٛز یہِ چھَنہٕ کھَسان کِہیٖنٛۍ اَکہِ لَٹہِ تہِ دوٚیِمہِ لَٹہِ تہِ چھَنہٕ یہِ کھَسان کِہیٖنٛۍ بہٕ آیس مطلب وۅنۍ کوٚر مےٚ یہِ پانٛژِ لٹہِ یہِ چھَنہٕ کھَسان کِہیٖنٛۍ بہٕ گٔیَس تیٖژ مطلب مےٚ گوٚو أنٛدرۍ کِنۍ مطلب مےٚ دُکھیو دِل مےٚ دوٚپ وُچھ یہِ گٔژھ کھسٕنۍ وۅنۍ مےٚ کٔر یٖژاہ محنت چھَس بہٕ مگر کوٗشِش ترٛٲو نہٕ مےٚ پَرٕ اَکہِ لَٹہِ کھٔژ تہٕ مگر کھٔژ لۅکۭٹۍ گاڈ مےٚ ووٚن بیٚنہِ یہِ کھٮ۪کھہٕ ژٕ کِنہٕ یہِ کھٮ۪مہٕ بہٕ یہِ کیٛاہ چھےٚ یہِ چھےٚ پیٖنٛژٕر اکھ ترٛاوُن یہِ یَلَے یہِ گَژھِ وُنۍ بٔڈۍ واریاہ دوٚپمس چلو ٹھیٖک چھُ وۅنۍ گٔیَس بہٕ مایوٗس تہٕ بہٕ وَژھیٚیَس وۅنۍ تھوٚدُے مےٚ پٮ۪وو دٮ۪ماغَس مےٚ دوٚپ ہتا گاڈ کِتھٕ کٔنۍ چھِ کھالان اگر نہٕ مےٚ پےَ چھِ کِہیٖنٛۍ بہٕ ہٮ۪کہٕ نا یوٗ ٹیٛوٗب پٮ۪ٹھ وُچھِتھ یوٗ ٹیٛوٗبَس پٮ۪ٹھے اَسہِ کٲنٛسہِ نَتہٕ کٲنٛسہِ کھولمُتٕے ویٖڈیو تہٕ مے ترٛوو یوٗ ٹیٛوٗبس پٮ۪ٹھ اَتہِ وُچھ مےٚ بَرابر اکھ ویٖڈیو اَتھ منٛز ہاوان کہِ یہِ بٔڈۍ گاڈ یہِ لۅکٕٹۍ گاڈ کِتھٕ کٔنۍ چھِ کھالٕنۍ یہِ کِتھٕ کٔنۍ چھِ رٹٕنۍ مےٚ وُچھ لگ بگ یہِ پنٛداہَن مِنٹن یہِ ویٖڈیو مےٚ ووٚن بیٚیہِ رُکہِ ژٕ أتی دوٚپُن ژٕ کوٚت گژھکھ ژےٚ نَے تٔجی نہٕ کھالنی وۅنۍ کتھ چھُو اور گَژھُن دوٚپس نہَ پیٛار ژٕ اکھ سیکنٛڈ بہٕ ؤژٕھس تہٕ مےٚ کٔر کٲم مےٚ مےٚ ژٕھنٕی بٲنٛس اَتھ منٛز تہٕ اورٕ کھٔژ گاڈ تہٕ بہٕ گٔیَس ییٖژ خۄش یہِ ٲس ییٖژاہ بٔڈ گاڈ کہِ أسۍ چھِ فیملی منٛز لَگ بگ ٲٹھ نَفر ٲٹھو نَفرو کھیوٚو اَسہِ اَتھ سۭتۍ بَتہٕ بیٚیہِ کیٛاہ مَزٕ اوس اَتھ یہِ ٲس تِژھ مَزٕ دار مَگر اَسہِ اوس گۄڈٕ پٔرمِشَن اَتٮ۪ن ہیوٚتمُت کہِ أسۍ ہٮ۪کوا اَتٮ۪ن گاڈ کھٲلِتھ کِنہٕ نہَ تَتہِ اوس اَسہِ پٔرمِشَن میلیٛومُت تہٕ اَدٕ کھٲج اَسہِ اَتٮ۪ن یہِ گاڈ باقٕے اگر تۄہہِ تہِ آسٮ۪و یُتھ کیٚنٛہہ تُہۍ تہِ گژھِ تُہُنٛد تہِ گژھِ کَرُن